السلام علیکُم ورحمت اللہ وبرکاتہ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ صحت اوسا ٹھیٖک تُہۍ چھِو حظ محمد شہباز اَہَن حظ یِم حظ زیٖرو مایلٕز ریسٹورنٛٹ چھِ چَلاوان اَہَن حظ آ بِلکُل اَہَن حظ ٹھیٖک اَصٕل پٲٹھۍ بہٕ حظ چھَس حمیٖدہ اَہَن حظ مےٚ اوس تُہٕنٛدِ اَمہِ ریسٹورَنٛٹ زیٖرو مایلٕز پٮ۪ٹھ کَرنایے مےٚ غذا حظ آرڈَر اَہَن حظ تہٕ سُہ اوس مگر سُہ چھُ مےٚ سُہ آرڈَر حظ کینسَل کَرُن اَہَن حظ آ نہَ نہَ خرٲبی چھِنہٕ کِہیٖنۍ تہٕ مَسلہٕ گوٚو یہِ زِ مےٚ یُس غذا اوس کوٚرمُت آرڈَر مےٚ اوس مےٚ اوس یُن کینٛژن وٮ۪سَن تِم آے نہٕ وۅنۍ کیٚنٛہہ تہٕ اَمہِ موٗجوٗب چھِ یہِ چھَس بہٕ یَژھان یہِ آرڈَر حظ کٮ۪نسل کَرُن اَہَن حظ آ اَوے مےٚ دوٚپ بہٕ کَرٕ تۄہہِ فون تہٕ وُنہِ گوٚو نہٕ سُہ آرڈَر ووت نہٕ وُنہِ یور کِہیٖنۍ تہٕ وُنہِ آسہِ سُہ نیرنٕے اَمہِ موٗجوٗب دوٚپ مےٚ مےٚ دوٚپ بہٕ کَرٕ تۄہہِ گۄڈٕنٮ۪تھٕے فون مےٚ چھُو سُہ آرڈَر کینسل حظ کَرُن اَہَن حظ آ ٹھیٖک مےٚ حظ اَچھا مےٚ کیٛاہ کیٛاہ اوس آرڈَر کوٚرمُت اَکھ حظ اوس مےٚ کوٚرمُت لۅکٹہِ مازُک مَرژٕوانٛگَن کۄرمہٕ آرڈَر آ بیٚیہِ اوس مےٚ چِکَن کانتی کٔرمٕژ آرڈَر بیٚیہِ آسہٕ مےٚ کٔرمٕژ چِکَن کانتی سۭتۍ نان آرڈَر اَہَن حظ آ بیٚیہِ آسہٕ مےٚ أمۍ چِکَن کانتی ہٕنٛز ژیٚٹنہِ تہِ زامُت دۄد ژیٚٹِنۍ تہٕ مَرژٕوانٛگن ژیٚٹِنۍ گَنٛڈٕ ژیٚٹِنۍ سُہ تہِ ٲسۍ مےٚ آرڈَر کٔرمٕژ بیٚیہِ اوس مےٚ کوٚرمٕژ یَکھٕنۍ آرڈَر اَہَن حظ آ تہٕ یِم چھَس بہٕ یَژھان حظ وۅنۍ کٮ۪نسَل یہِ آرڈَر کَرُن آ وۄنۍ چھُنہٕ ضروٗرت حظ کِہیٖنۍ ٹھیٖک حظ چھُ یِم آیٹم ٲسۍ مےٚ آرڈَر کٔرمٕتۍ تہٕ یِم کٔرِو تُہۍ وۅنۍ رٔٹِو واپسٕے چھِنہٕ حظ ٹھیٖک اَہَن حظ آ تُہۍ کٔرِو میٛون آرڈَر کینسَل تہٕ نہَ نہَ پیمنٛٹ ٲسۍ نہٕ مےٚ وُنہِ کٔرمٕژ کِہیٖنۍ تہٕ یِمو وَنیَکھ پیٮ۪نٛٹ کَرِ ییٚمہِ سُہ یور اَنہِ غذا میٲنۍ تہٕ پیٮ۪نٛٹ کَرٕ بہٕ تَمی وِزِ وۅنۍ ییٚلہِ بہٕ گۄڈٕنٮ۪تھٕے کَرٕ کٮینسَل آرڈَر تہٕ سُہ چھُنہٕ پَتہٕ مَسلہٕ کِہیٖنۍ اَہَن حظ آ یِمے آیٹم یَکھٕنۍ ٲس بیٚیہِ اوس چِکَن کانتی بیٚیہِ اوس مَرژٕوانٛگَن کۄٚرمہٕ بیٚیہِ آسہٕ یِم ژیٚٹنہِ وغیرہ بیٚیہِ نان اَہَن حظ آ یِم آرڈَر چھُ وۅنۍ کٮ۪نَسلٕے کَرُن اَہَن حظ وۅنۍ مےٚ اوس سٕہیلیَن یُن تہٕ وٮ۪سَن دۄن ژورَن اوس یُن تِہٕنٛدِ خٲطرٕ کَرے مےٚ یہِ آرڈَر وۄنۍ یِن نہٕ تِم کِہیٖنۍ تہٕ وۄنۍ چھُنہٕ مےٚ کانٛہہ وجہ بَنان کِہیٖنۍ یہِ غذا اَننُک یہِ گژھِ نا ضایہِ مےٚ اوس کوٚرمُت واریاہ آرڈَر بہٕ ہٮ۪کہٕ نہٕ کُنُے زوٚنٕے یہِ کھٮ۪تھ کِہیٖنۍ تہٕ اَمی موٗجوٗب وۅنۍ ییٚلہِ تِم بیٚکہِ ساتہٕ یِن تَمی وز کَرو آرڈَر اَہَن حظ آ چلو چلو کیٚنٛہہ چھُنہٕ پَرواے چلو مازرت گٔے تہٕ چلو اَسلام علیکُم